ایٚکشن کیٚنسل دَ کیب میٚنشن دَ لایک ڈِلے رانٛگ لوکیشن ڈرٛایوَر ناٹ کمِنٛگ سِنیریو کیٚنسل دَ کیب آٹو کیب بِکاز دَ پِک اَپ لوکشن یوٗ میٚنشَنٕڈ أرلیر واز رانٛگ آر یوٗ کین آلسو میٚنشن دَ ریٖزن دیٹ ڈرٛایوَر اِز لیٹ یَتھ منٛز چھُ یہِ وَنان کٲم کیٛاہ چھِ اسہِ کَرٕنۍ اسہِ چھِ کَرٕنۍ کانٛہہ کیب کیٚنسل کیٛاز کہِ اَتھ منٛز ہیٚکہِ کانٛہہ تہِ وجہ ٲسِتھ اسہِ کیٛازِ کٔر یہِ کیب کیٚنسل ٲں مِثال ٲں جگہ لوکیش آسہِ غلط أسۍ تہٕ اسہِ وَنہِ سۄ غلط لوکیشَن أسۍ کتیٚتھ چھِ تہٕ یا ڈَر پَتہٕ آو نہٕ ڈرٛایوَر کِہیٖنۍ نہٕ یا ہیٚکہِ ٲسِتھ ٲں کیٚنسل کٔرِو سا کیب بِکاز ٲں یۄس مےٚ گۄڈٕ ٲسۍ پِک اَپ لوکیشَن تھٲمٕژ سۄ چھِ غلط تہٕ یا بیٚیہِ کانٛہہ وجہ ہیٚکہِ ٲسِتھ أسۍ ہیٚکو سُہ میٚنشَن کٔرِتھ تہٕ یا ڈرٛایوَر چھُنہٕ آو نہٕ کہیٖنۍ یا ڈرایورَس گوٚو لیٹ یا ڈرٛایور چھُ زورٕ کَران لاپروٲہی تہٕ یہِ ووت نہٕ مےٚ نِش کِہیٖنۍ نہٕ یا گوٚو مےٚ گوٚو ایٚڈرس وننَس منٛز غلطی تہٕ تمہِ سۭتۍ چھِ ہیٚکان اسہِ ٹہٕ کیب کٔرِتھ کیٚنسل آز کَل چھِ اسہِ اَکھ آپشَن میلَن یَتھ منٛز أسۍ ٲں یہِ چھُ گژھن کہِ أسۍ ہیٚکان چھِ اگر اسہِ کُنہِ جایہِ آسہِ گژھُن تہٕ أسۍ چھِ ہیٚکان کیب یا آٹو بُک کٔرِتھ پننہِ فون کہِ ذٔریعہِ تہٕ اسہِ ییٚلہِ یہِ کیب کٔر بُک أسۍ چھِ وَنان دَپان چھِ أمِس کیب وٲلِس چھُ یوان فون کَرنہٕ یہِ چھُ رَٹان یِتھ کٔنۍ یہِ چھُ دِوان او ٹی پی چھُ یوان یہِ چھِ وَنان یَتھ ٹایمَس پٮ۪ٹھ کوٚت چھُ مےٚ یُن وَنان چھِس أمِس ژےٚ چھُے یَتھ پۄاینٛٹَس پٮ۪ٹھ بہٕ چھیٚس ییٚتیٚتھ پیٛاران گوٚو اَتھ چھُ اَتھ چھُ واتُن أمِس آٹو کیب وٲلِس آٹو وٲلِس چھُ پیٚوان اوٚتَتھ واتُن پَتہٕ ییٚلہِ یہِ واتان پَتہٕ چھِ أمِس وَنان یہِ دپان چھُس ییٚلہِ بہٕ اور ووتُس ژےٚ کوٚت چھُے گژھُن مےٚ چھِ ڈیٚسٹنیش یِتھ کٲٹھۍ یہِ تہٕ ٲں یَتھ جایہِ چھِ ییٚتہِ کَر مےٚ ژٕ پِک پَتہٕ ترٛاوُم یَتھ جایہِ پٮ۪ٹھ تہٕ ٲں أمِس چھُ وَنان یہِ کیب وول ٹھیٖک چھُ تہٕ کیٛاہ چھِ اتھ وَنان بہٕ کَرَتھ ژٕ ٲں یہِ بہٕ واتٔے اوٚتَتھ تہٕ پَتہٕ کَرَتھ ژٕ اَتیٚتھ پِک پَتہٕ کَرَتھ ژٕ یۄس ژےٚ ڈیٚسٹِنیشَن آسی سۄ ٲں پٕلیس آسی سُہ کَرِ تہٕ بہٕ کَرَتھ ژٕ تَتیٚتھ ڈرٛاپ تہٕ مگر وۄنۍ اگرٔے کٲنٛسہِ آسہِ یہِ کیٚنسل کَرٕنۍ کٲنٛسہِ چھُ آسان ایٚڈرَس غلط یا تٔمِس چھَنہٕ آسان پَتہٕے بہٕ کَتیٚتھ چھُس مےٚ کَتیٚتھ یی پِک کرنہِ سُہ تَتیٚتھ چھِ پیٚوان کیب کَرٕنۍ ٲں یا آٹُو کَرُن کیٚنسَل اَتھ خٲطرٕ تہِ چھِ یہِ ایپ آسان تَتھ منٛز چھُ یوان کیٚنسل تہِ آٹو کَرنہٕ یا بُک تہِ یوان کَرنہٕ بُک چھُ سَہل پٲٹھۍ مگر ییٚلہِ کیٚنسل آسہِ کَرٕنۍ تیٚلہِ چھُ کیٛاہ چھِ اَتھ وَنان پیٚوان یِمَن کال کَرُن کہِ اسہِ ٲں یا وجہ وَنُن کانٛہہ ریٖزَن وَنُن کہِ مےٚ کیٛازِ کٔر کیب کیٚنسل یا چھُنہٕ آسان اسہِ پَنُن ایٚڈرس ٹھیٖک کِہیٖنۍ نہٕ یا چھُ آسان أمِس یُس ٲں یہِ یوٚتَتھ واتُن چھُ آسان سُہ چھُس نہٕ ٲں سُہ سُہ ایٚڈرَس چھُ آسان غلط اَمہِ سۭتۍ چھُنہٕ گژھان مِس میچن چھُنہٕ تَران کیب وٲلِس تہٕ آٹُو یِمَن چھُنہٕ تَران فِکریٚے کہِ اسہِ کوٚت چھُ گژھُن اِسلیے چھُ منٛزٕ آسان یا ہیٚکہِ یا چھُ گژھان منٛزٕ ڈرٛایورَسٕے لَگان ٹایم سَمجھنَس منٛز أمۍ کیٛاہ لوکیشَن ؤنۍ مےٚ کَتیٚتھ چھِ یہِ پِک کَرٕنۍ مےٚ کَتیٚتھ چھِ یہِ ڈرٛاپ کَرٕنۍ تہٕ منٛزٕ چھِ آسان یہِ کَسٹمَر سٕنٛز غلطی تہِ تہٕ ٲں بہتر روزِ یی اَگر أسۍ کُنہِ جایہِ کانٛہہ کیب کَرہون بُک تہٕ اسہِ گَژھہِ آسٕنۍ پَتہ أسۍ کَتھ جایہِ چھِ لوکیشَن کیٛاہ چھِ ایٚریا کیٛاہ چھُ اَتھ کیٛاہ چھِ وَنان ییٚلہِ پَتہٕ یہِ ٲں یہِ گَژھہِ تَمہِ پَتہٕ چھِ آسان اۭں وُچھُنۍ ٲں ڈِسکرٛپشَن یہِ وَنان کہِ تَتھ منٛز کیٛازِ گٔے کیب کیٚنسل تہٕ منٛزٕ چھُنہٕ یوان ڈرٛایوَر کِہیٖنۍ پَتہٕ چھُ پیٚوان پیٛارُن تہٕ ڈرٛایوَر چھُ یِوان ژیٖرۍ تَمہِ سۭتۍ تہِ چھُ ہیٚکان کٔرِتھ کَسٹمَر ٲں یہِ کیٚنسل پَنٕنۍ کیب تہٕ پَنٕنۍ یہِ یا آٹو ایٚکشَن کیٚنسل دَ کیب میٚنشن ریٖزَن لایک ڈِلے رانٛگ لوکیشَن ڈرٛایوَر ناٹ کَمِنٛگ سٕنیریو کیٚنسل دَ کیب آٹو پِک اَپ لوکیشَن واز رانٛگ ایٚنڈ یوٗ کین آلسو دَ ریٖزَن دیٹ ڈرٛایوَر اِز لیٹ